ہیلو سلام علیکُم تُہۍ چھِو حظ یہِ زٔمیٖن دٔرٛال مےٚ حظ اوس یہِ زٔمیٖن کٕنان سُہ اوس مےٚ سیل کَرناوُن ٹھیٖک حظ بہٕ حظ کَرو سیٚنڈ تۄہہِ